مےٚ چھُ یاد کہِ ییٚلہِ بہٕ گۄڑنِکہِ لَٹہِ کالجَس مَنٛز گٔے یَس تہٕ پَتہٕ آو اَسہِ اَسہِ اوس اَکھ بوٚڑ بارٕ پروگرام کالجیس مَنٛز واریاہ زیادٕ بوٚڑ پروگرام اوس تہٕ اَسہِ کٔر کٲم تہٕ اَسہِ کوٛر روف سِٹاٹ اَسہِ وونُک یہِ تۄہہِ چھو روف کَرُن روفُک مطلب چھُ کہِ اَسہِ چھُ روفُک مطلب چھُ روف گوفو کَشمیٖری ڈانسَس چھِ وَنان روف تہٕ ییٚلہِ اَسہِ روف اوس کَرُن تہٕ مےٚ دوٛپ وَلہِ بہٕ تہِ ٲسٕس گَرِ کَران کَمرَس مَنٛز ہُتھہٕ کَنۍ ڈانٕس ہُتھ کَنۍ اوس نہٕ مےٚ زٕہَنۍ نوژمُت ووژمُت تہٕ پَتہٕ ییٚلہِ أسۍ روف کَرنہِ نِیِکھ نَژنہٕ خٲطرٕ نِیَکھ تہٕ اَسہِ کٔر پَتہٕ پریٚکٹِس ویٚکٹِس اَسہِ تھٲے تَتھ مَنز کیٚنٛہہ کٲشِر سانگ تہٕ کیٚنٛہہ بۄالی وُڑٕک سانگ تہٕ پَسوری اوس تِمَن دۄہَن نووٕے سانگ آمُت تہٕ بیٚیہِ تھو سُہ تہِ تہٕ اَسہِ کوٛر پَتہٕ اَسہِ نوٛژ پَتہٕ کوٛر اَسہِ روٛف شالیمارٕ تمہِ پَتہٕ لوٚگ تِمَن یوتاہ پَسَند کہِ أسۍ بُلٲوِکھ دوٚیمہِ لَٹہِ تہِ اَسہِ کوٛر دوٚیمہِ لَٹہِ تہِ پَتہٕ بُلٲوِکھ تمہِ پتہٕ ترٛیمہِ لَٹہِ تہِ پَتہٕ کوٚر تریمہِ لَٹہِ مگر یُس ترٛیمہِ لَٹہِ اوس سُہ اوس واریاہ زیادٕ یاد گار اَسہِ مےٚ چھُ سُہ وٕنہِ تہِ سُہ یاد تہٕ گۄڈٕنٮ۪تھ ییٚلہِ سِٹیجَس پٮ۪ٹھ گَژھنہٕ برونٹھ ییٚلہِ اَسہِ کَشمیٖری کَلچَرٕکۍ پَلو وَلو لَگٲے تہٕ مےٚ ٲسۍ گَژھان تھر تھر مےٚ چےٚ تریشَس ژور پانژھ بوتلہٕ تہٕ مےٚ دۄپ خۄدایا بہٕ کِتھ کٔنۍ گِژھہٕ سِٹیجَس پٮ۪ٹھ تہٕ پَتہٕ ۄتھہٕ تہٕ پَتہٕ نَژٕ تہٕ مےٚ ٲسۍ أندرۍ کِنۍ گٔیَس بہٕ ٹوٹَل خَتم تہٕ مگر پَتہٕ ٲس مےٚ یس وٮ۪س سۭتۍ تہٕ تُمو دوپُک مےٚ نا کیٚنٛہہ چھُنہ کیٚنٛہہ چھُنہ وَلہٕ کَر یہِ چھُ آسان گۄڈٕنٮ۪تَھ تہٕ پَتہٕ دوٛپ مےٚ پَتہٕ گٔیَس بہٕ سِٹیجَس پٮ۪ٹھ تہٕ بہٕ کھوژٕس ووژٕس نہٕ پَتہٕ کِہیٖنۍ تیوتاہ تہٕ کوٛر مےٚ روف ڈا مطلب نوٚژ ووٚژ اَسہِ اَسہِ ٲسۍ ہُتھ کَنۍ تھٔمٕتۍ سانگ پانژھ شیٚے رَلہٕ رَلہٕ مِلہِ کٔرِتھ تہٕ پَتہٕ ٲسۍ اَسہِ ہیچھمٕتۍ ڈانٕس سِٹٮ۪پ تُمنی پٮ۪ٹھ تہٕ گۄڈٕنٮ۪تھ ٲسۍ اَسہِ کَشمیٖری سانگ پَتہٕ ٲسۍ اَسہِ بالی وُڑٕکۍ اَکھ زٕ تہٕ پَتہٕ ییٚلہِ اَسہِ کَشمیٖری سانگ ٲسۍ تھاوان تہٕ اَسہِ ٲسۍ کیٚنٛہہ مطلب نٮ۪برٕ پٮ۪ٹھ آمٕتۍ کیٚنٛہہ یہِ مہمان تِم تہِ آیہِ سِٹیجَس پٮ۪ٹھ تہٕ تِمو تہِ نوژُکھ اَسہِ سۭتۍ تِم گٔے سٲنۍ یہِ وٕچھتھ واریاہ زیادٕ خۄش تِم ٲسۍ تِتھے کَنۍ کَران پَتہٕ ڈانٕس یِتھ کَنۍ اَسہِ کوٛر تِمو ہیچھُکھ جلدی جلدی تِتھاے کَنۍ ٲسۍ کَران تہٕ ساروٕیو سٲری گٔے واریاہ زیادٕ خۄش کہِ یِمو کوٛر واریاہ اصٕل پٲٹھۍ ڈانٕس تہٕ تہٕ تمہِ پَتہٕ گٔے اَسہِ کٲم تہٕ تمہِ پَتہٕ کٔر اَسہِ کٲم ڈانٕس وانٕس کٔرِتھ اصل پٲٹھۍ کٔر اَسہِ کٲم تہٕ یُتھٕے اَسہِ پَتہٕ بالی وُڑٕکۍ یہِ ٲسۍ تہٕ میوزِک سِسٹَم گوٚو کٮ۪تھانۍ خراب تہٕ تَمہِ پَتہٕ گوٚو سُہ خراب گٔژِتھ کورُکھ سُہ بیٚیہِ سٮ۪ود تَتھ لٔگۍ زٕ ترٛےٚ مِنَٹ تہٕ کوٛرُک سُہ بیٚیہِ سٮ۪ود تہٕ تھٲیِک بیٚیہِ تَمہِ دۄہ گٔے اَتھ تھوڑا دِسٹٔربَنٕس تہِ مگر مےٚ چھُ تَمہِ دۄہ وُچھمُت کہِ مین چھپنہٕ آسان کیٚنٛہہ کہِ سٲری سِٹٮ۪پ گَژَن ٹھیک گَژھٕنۍ یا سوری گَژھہِ گَژھُن ٹھیک مگر مین چھُ آسان اینجاے اَسہِ کور واریاہ زیادٕ اینجاے بہٕ ٲسس صِرف اَسان اَسان تہٕ مےٚ دۄٛپ خۄدایا مطلب اَسہِ آو تیوتاہ مَزٕ تَمہِ دۄہ کَرنَس سُہ ڈانٕس وانٕس اَسہِ کوٛر واریاہ زیادٕ اصٕل پٲٹھۍ تہٕ ٹیچَر تہِ گٔے اَسہِ واریاہ زیادٕ خۄش مینۍ دوست تہِ ٲسۍ تِم تہِ گٔے واریاہ زیادٕ خۄس ییکیاہ یہِ ووںۍ کیاہ مےٚ چھِ وٕنہٕ اَکھ فرٮ۪نڑ تہٕ سُہ چھِ مےٚ وَنان ییٚلہِ بیٚیہِ دوبار آسہِ ژٕ کٔرۍ زِ ضرور تہٕ ضرور کٔرۍ زِ ژٕ نٔژِ زِ ژٕ خاندرَن مَنٛز گَژھ ژٕ نَژنہِ ژٕ گَژھ ہُمَن جایَن نَژنہِ ژٕ گَژھ یِمَن جایَن نَژنہِ سُہ چھُ مےٚ وَنان صِرف ژٕ نَژ ژٕ نَژ اِوٕن سَر تہِ چھُ وَنان نہ ژٕ ںَژ ژٕ نَژ ژٕ چھک واریاہ اصل نژان تہٕ صرف چھُ نَژُن مےٚ تہٕ مےٚ دوپُک ژٕ مہٕ پَر ژٕ نَژ بہٕ چھس وَنان بہٕ نَژٕ ووں تہٕ مےٚ چھُنہٕ پَرنُک تہِ شوقا ووقا رودمُت کِہیٖنۍ تہٕ بَس مےٚ چھُ نَژُن مےٚ چھُ مول موج وَنان کہِ بَس اَکھ مول موج چھِ مےٚ وَنان یِم چھِ مےٚ وَنان اَگر نوژُتھ زَنگہٕ فٕٹراو ہوٚے تۄتہِ چھس بہٕ وَنان نہ بہٕ نَژٕ تہٕ ییکیاہ مےٚ چھِ بٕتھۍ کَنی پَنٕنۍ فرینڑ زٕ بِہِتھ یِم تہِ چھِ ٲسۍ مےٚ وَنان ژٕ نَژ ژٕ چھکھ واریاہ اصٕل نَژان وَژان تہٕ بہٕ چھس نَژنہٕ خٲطرٕ واریاہ اصل بَس مول موج گوٚو اَکھ یِم مے وَنان چھِ ژٕ مہٕ نَژ کِہیٖنۍ بہٕ ییٚلہِ نَژنہِ وتھہٕ سٲری فون چھِ مےٚ کُن گَژھان ٹٔرٕن ٲں تہٕ ویڑیو مطلب مےٚ چھُ وونہِ تہٕ تِم ویڑیو سیو یِمَن مَنٛز مےٚ روٛف کَرے بہٕ چھس تُم وٕچھان تہٕ بہٕ چھس وَنان ہاے میانہِ خۅدایا بہٕ کٲژاہ گُمرٲہی مَنٛز چھس ٲسمٕژ تہٕ مَگر تۅتہِ چھس بہٕ وَنان بہٕ نَژٕ